ٹوٗرِسٹ اٮ۪ٹرٛٮ۪کشَنٕز چھِ سٲنِس بانڈی پوراہَس منٛز گۄڈنٮ۪تھٕے چھِ مدُما مدومتی نالا چھُ یُس کہِ قَلوٗسا بانڈی پوراہَس منٛز چھِ یِوان لَبنہٕ یہِ چھِ واریاہ زیادٕ بیوٗٹِفُل یہِ چھِ پاکِستان پٮ۪ٹھ یِوان یہِ نالا پَتہٕ چھِ یہِ گژھان وُلَر وُلَرَس منٛز جہلِمَس منٛز تہٕ مدومتَے نالا چھُ ییٚتہِ چھِ مانَسبَل لیک چھِ ییٚتہِ یِوان بانڈی پوراہَس منٛز لَبنہٕ یُس واریاہ زیادٕ فیمَس چھِ وُلٕر لیک چھِ ییٚتہِ بانڈی پوراہَس منٛز ییٚتہِ چھِ وُلٕر وٮ۪نٹیج پارک ییٚتہِ چھِ ییٚتہِ چھِ کٮ۪فٹیریا پارک ییٚتہِ چھِ کھڑگو منٛگلوٗ واریاہ کیٚنٛہہ پٕلیسٕز چھِ ییٚتہِ چھِ کھڑگو منٛگلوٗ گُریز چھِ واریاہ زیادٕ یُس سارنی چھِ پَے گُریس مُتعلِق گُریس چھِ واریاہ زیادٕ اَصٕل ٹوٗرِسٹ پٕلیس واریاہ زیادٕ بیوٗٹِفُل ٲٹھ ؤتُو چھِ واریاہ زیادٕ کیٚنٛہہ پٕلیسٕز چھِ واریاہ زیادٕ یِم اَصٕل